پانٛژَن ضِلعن ہٕنٛدۍ ناو تِمَن ضِلعن ہٕنٛدۍ ناو وَنہٕ بہٕ یِم سٲنِس رِیاستَس منٛز شٲمِل چھِ گۄڈٕنٮ۪تھٕے کَرٕ بہٕ پَننہِ ضِلعہٕ کہِ ناوٕ سۭتۍ شروٗع یَتھ زَن ناو چھُ بَنٛڈٕپوٗر دوٚیِم چھِ گاندَربَل ترٛیِم چھِ سریٖنَگَر ژوٗرِم چھِ بَڈگام تہٕ پوٗنٛژِم چھِ کُپوارہ